میٲنۍ ساروی کھۄتہٕ پسنٛد بُک چھِ آدابی زندگی عاد زندگی چھِ سۄ بُک یۄس مےٚ بار بار بار بار واریاہ زیادٕ لَٹہِ پٔرمٕژ چھےٚ یۄس مےٚ بار بار پٔرمٕژ چھِ سۄ چھِ مےٚ اِسی لیے پَسنٛد تِکیازِ تَتھ منٛز چھِ ہیٚچھناوان زندگی ہٕنٛدۍ آداب زندگی ہٕنٛدۍ آداب کیاہ چھِ لِباسٕکۍ آداب صحتٕکۍ کھؠن چؠنٕکۍ شۄنٛگنٕکۍ وۄتھنٕکۍ وَتہِ پَکنٕکۍ سفرٕکۍ پریشٲنی ہِنٛدۍ خُشی ہٕنٛدۍ آداب مسجِدٕکۍ آداب نؠمازِ ہِنٛدۍ تِلاوتٕکۍ نِمازِ جِنازا قبرستان روزٕ ہَج زکات والدینَس کِتھ کٔنۍ پَزِ سلوک کَرُن ہَمسایَن سۭتۍ کِتھ کٔنۍ پَزِ سلوک پَرُن اگر بہٕ اَتھ پؠٹھ موٗوی بَناوٕ تہٕ موٗوی بَناو بہٕ یہِ کہِ بہٕ ہیٚچھناو تَتھ منٛز زندگی ہِنٛدۍ آداب کیاہ چھِ اَسہِ کیاہ پَزِ کَرُن کُس آداب کِتھ کٔنۍ پَزِ اَسہِ کٔمِس سۭتۍ کِتھ کٔنۍ پَزِ اَسہِ سلوٗک تٔمِس سۭتۍ کِتھ کٔنۍ پَزِ کیاہ سٔلوٗک کَرُن تہِ ہیٚچھناو بہٕ سۄے موٗوی ہؠکہٕ بہٕ اَتھ پؠٹھ بَنٲیِتھ